یُس یہِ میٚڈِٹیٚشَن چھِ کَناین مار چھِ یَتھ أسۍ بِرٚیٖدِنٛگ ایٚکزَرسایِز تہِ چھِ وَنان

بہٕ چھُس یہِ کَران یہِ چھِ سانہِ زِنٛدگی منٛز واریاہ اہم رول ادا کَران کیازکہِ یُس أسۍ یوگا چھِ کَران پتہٕ چھِ میٚڈِٹیشن تہِ کَران اَمہِ سۭتۍ چھُ یُس سٲنۍ لَنٛگٕز سِسٹم چھُ آسان واریاہ بہتر گَژھان شاہ یُس یہِ نِنَس منٛز مَدد کَران اَمہِ سۭتۍ چھِ سٲنۍ یِم فَنٛگشَن أنٛدرِم تان شُد گَژھان بہتٔریٖن گَژھان میٚڈِٹیشن چھُ واریاہ ضروٗری کیازکہِ یہِ چھِ یوگا ہَس منٛز واریاہ اہم رول ادا کَران